ہیٚلو ہیٚلو ہیٚلو ہیٚلو ہیٚلو اَسلام وعلیکُم تُہۍ مہٕ حظ چھُو یہِ وۄستہٕ اَفضَل صٲب اَسہِ حظ آیے کٲم آیے گورمٮ۪نٛٹٕچ بِلڈِنٛگ اَکھ بَناوٕنۍ تُہۍ ؤنۍتَو مےٚ مےٚ کوتاہ کیٛاہ مِٹیٖریَل لَگہِ کَمہِ حساب بہٕ ترٛاوٕناوہاو مِٹیٖریَل گرِ پانٛژھ پۄہَر

پنٛداہ گاڑِ سیرِ اَچھا بیٚیہِ باقٕے

اَچھا اَچھا بیٚیہِ کوتاہ کیٛاہ لَگان وۄستہٕ کٔژ کیٛاہ یِیِو تُہۍ لیبَر کٲتیٛاہ لَگان تہِ وُچھو ٹھیکسٕے پٮ۪ٹھ دِمہٕ وا کیٛاہ دِمو تہٕ توتہِ تۄہہِ کیٛاہ چھُ باسان تۄہہِ تۄہہِ کوتاہ تانۍ اَرینٛج کوتاہ کیٛاہ لَگہِ اَتھ توتہِ تٔہٕنٛدِ حساب کیٛاہ لَگہِ اَچھا اَچھا اَچھا پانٛژھ پۄہَر چھِ بَرابَر بَناوٕنۍ آ پانٛژھ پۄہَر واریاہ ریٹ توتہِ کوتاہ تانۍ لَگٮ۪س پنٛداہ لَچھ تانۍ وۅنۍ کیٛاہ چھُ تۄہہِ باسان کٲم وٲم مِٹیٖریَل وِٹیٖریَل کَر کیٛاہ ترٛاوو تُہۍ کیٛاہ چھُو وَنان تۄہہِ فُرصت چھَوا کَر کیٛاہ یِیِو تُہۍ کٲتیٛاہ کیٛاہ نَفَر یِیِو کَر لاگہوس کٲم اَز چھِ اَکوُہ فٔسٹہٕ نومبَر ایٚکچُؤلی اَتہِ پٮ۪ٹھ چھُ واریاہ دوٗر فٔسٹہٕ نومبَر وُنہِ ہے چھِ دَہ پنٛداہ دۄہ توٚتانۍ اَمہِ برٛونٛٹھٕے اَمہِ برٛونٛٹھٕے ہیٚکہِ نا گٔژھِتھ کینٛژھا کٔرِو کیٚنٛژھا کٔرِو تُہۍ وۅنی تُہۍ کٔرِو کیٚنٛژھا وۅنۍ اَگر أڑۍ نَفَر وۄستہٕ اَگر تُہۍ پانہٕ تہِ یِیِو یور پانَے مگر تُہۍ گٔژھِو اَفضَل صٲب گژھِ پانَے واتُن یور کامہِ پٮ۪ٹھ تِکیٛاز یِتھٕ پٲٹھۍ کٔرِو تہِ کَرَن نہٕ باقٕے کیٚنٛہہ وۄستہٕ گَژھِ پانَے واتُن کامہِ پٮ۪ٹھ مےٚ

اَچھا اَچھا مٔزوٗر کٔرِو تُہۍ تیٚلہِ پانَے فٔسٹَس پٮ۪ٹھ چھُنا دوٗر گَژھان تیٚمہِ برٛونٛٹھٕے ہیٚکِو نا تُہۍ یِتھ چلو اَدٕ کیٛاہ اَسلام وعلیکُم